یِم شہرن منٛز ہاسپِٹل چھِ آسان تَتہِ چھُ ہر کانٛہہ چیٖز اٮ۪وَلیبٕل آسان تَتِکۍ ڈاکٹر چھِ تھٔدۍ آسان سیٖنیر چھِ آسان تَتِکۍ ڈاکٹر تَتہِ چھُ بَجین بجین بیمارٮ۪ن علاج گژھان تِکیازِ تَتہِ چھُ ہر کانٛہہ چیٖز اٮ۪وَلیبٕل آسان ہر کانٛہہ مِشیٖننٔری یُس تہِ ٹیسٹ آسہِ کران تِمِچ میشیٖننٔری چھِ تَتہِ اٮ۪وَلیبٕل آسان یِمن گامَن منٛز أسۍ بَسان چھِ ییٚتِکۍ یِم ہاسپِٹل چھِ یِمن منٛز چھِ نہٕ تیٖژھ سُہوٗلیت اٮ۪وَلیبٕل کیٚنٛہہ تِکیازِ یِمن منٛز چھِ نہٕ اَگرے ٹیسٹ آسہِ کَرُن ییٚتہِ چھُ نہٕ تِمن منٛز تَتہِ تِم ٹیسٹ تہِ آسان کیٚنٛہہ نہ چھِ تیٖتیہ اَصٕل ڈاکٹر آسان ییٚتہِ چھُ لۄکچٮ۪ن لۄکچٮ۪ن بیمارٮ۪ن علاج یِوان کرنہٕ نہ چھِ ییٚتہِ تیٖتیہ چیٖز اٮ۪وَلیبٕل آسان کیٚنٛہہ